السلام علیکُم میم میم اَسہِ ٲس یہِ کِتاب کَرٕنۍ رِٹٲن میم بی اٮ۪س زٕ ٲٹھ ترٛےٚ زٕ زٕ ساس تِرٛوُہ میم زٕ ساس وُہ آ میم جی بِلکُل میم أسۍ چھِ اَمہِ خٲطرٕ مازرَت کَران تۄہہِ جی بِلکُل مطلب اَسہِ چھِو تیٚلہِ پانٛژھ تٲجِیَن دۄہَن ہُنٛد فایِن دیُن جی بِلکُل تہٕ میم جی میم اٮ۪کچُلی ٲسۍ نہٕ اَسہِ گَرِکۍ حالات ٹھیٖک کِہی ییٚمۍ وَجہ سۭتۍ ہیٚچِس نہٕ پَنٕنۍ بُک رِٹٲن کٔرِتھ نَتہٕ ٲسٕس بہٕ اَمہِ برٛونٛہہ تہِ ٲسٕس بہٕ میم بے شَک تُہۍ ٲسِو مےٚ زانان تہِ بہٕ ٲسٕس اَمہِ برٛونٛہہ تہِ کِتاب نِوان ییٚتہِ اَصٕل پٲٹھۍ بہٕ ٲسٕس پنٛنِس ٹایمَس پٮ۪ٹھ تۄہہِ تِم واپَس کَران مگر کیٚنٛہہ وجوٗہات کہِ وَجہ سۭتۍ ہیٚچِس نہٕ بہٕ پنٛنہِ یہِ کِتاب واپَس کٔرِتھ جی بِلکُل میم اَسہِ چھِ بیٛاکھ اَکھ بُک فِزیٖکٕس کِتاب کَرٕنۍ اِشوٗ تہٕ وَنہِ ہیٛکیٛاہ مےٚ گٔژھِتھ جی میم فِزیٖکِس کِتاب اَہَن حظ آ جی بِلکُل شُکرِیہِ میم تُہُنٛد واریاہ زیادٕ شُکریہ بیٚیہِ چھِ أسۍ پٔتِمِس تہِ مازرَت ہٮ۪وان السلام علیکُم